وَعلیکُم سَلام اَہَن حظ ٹھیٖک تُہۍ چھُو حظ اِمتِیاز صٲب چھُو حظ

ہیٚلو تُہۍ چھُو نہَ حظ کارخان اَسہِ اَسہِ حظ اوس بٮ۪ڈ بناوُن بٮ۪ڈ اَہَن حظ لینٛگٕتھ گژھِ نہٕ تتھ آسٕنۍ اَسہِ دٔہ فُٹ آ وِڈٕت گژھِ آسٕنۍ تتھ شےٚ فُٹ فوم ووم گَژھِ آسُن تتھ لٲگِتھ کوٗتاہ کوٗتاہ ٹایِم لگٮ۪س اَہَن حظ ریٹا ؤنِو اَتھ کیٚنٛہہ اَہَن حظ ژۄوُہ ساس حظ ہَے کَم پہم ما گژھٮ۪س کیٚنٛہہ نہَ حظ توتہِ ؤنِو نہَ حظ تھوڑا کٔرہوٗس بیٚیہِ کَم پہم مےٚ دوٚپ وُہ ساس تانۍ اوس ٹھیٖک